آز برٛونہہ سَتھ ٲٹھ ؤری اوٚن مےٚ اَکھ سایکَل تہٕ یُس سایکَل اوس سُہ اوس چاینیٖز سایکَل واریاہ سَختی أنۍ مےٚ تٔمۍ سایکٔلن تِکیٛازِ تَمیٛک حِساب باسیٛو نہٕ مےٚ ٹھیٖک کِہیٖنۍ اَگر بہٕ وَنہٕ گۄڈٕنٮ۪تھٕے کہِ تَتھ ٲسۍ نہٕ فِٹنٛگ مےٚ برابر کِہیٖنۍ گۄڈٕنیٚتھٕے بہٕ اوسُس نہٕ تَتھ سیٖٹہِ واتٲنی مےٚ کیاہ اوس گژھان ییٚلہِ بہٕ سیٖٹہِ اوسُس کھسان بہٕ اوسُس نہٕ پَتہٕ ہیٚکان کھوٚر اوٚسُس نہٕ بہٕ ہیٚکان لٲگتھٕے زٔمیٖنَس تَمہِ سۭتۍ کیٛاہ اوس گژھان ییٚلہِ بہٕ سَڑکہِ اوسُس پَکان یا اَگرکُنہِ جایہِ ٹرٛیفکہٕ مٔنٛزۍ مےٚ رُکن اوس پیٚوان مےٚ اوس بہٕ اوسُس پیٚوان پَتھر مےٚ اوس دَب لَگان ہیٚنڈلہِ ٲس کیٛاہ ٲس کٲم گژھان ہیٚنٛڈلہِ تہِ اوسُس نہٕ بہٕ تَتھ برابر یِوان کِہیٖنۍ مےٚ ٲسۍ گژھان کٲم ییٚلہِ بہٕ ہیٚنٛڈلہِ اوسُس دِوان تھپھ مےٚ اوس باسان زَن بہٕ گوس برٛونہۍ کِنی سُہ تہِ اوس مےٚ تَتھ یِوان سَختی تہٕ اَمیٛک مطلب گوٚو کہِ برابر اوسُس نہٕ بہٕ تَتھ سیٖٹہِ واتان کِہیٖنۍ بیٚیہِ اَگر بہٕ وَنو تۄہہِ کہِ یِتھُے بہٕ نیران کُنہِ جایہِ اوسُس تَتھ مےٚ کیٛاہ ٲسۍ کٲم گژھان تَتھ ٲسۍ پَنٛچر تہٕ پَنٛچر گژھان تَتھ یُس ٹٲر اوس یُس تَمِچۍ ٹٲرَن ہنٛز رَبر ٲسۍ سُہ اوس نہٕ اصٕل میٚٹیٖریَل کِہیٖنۍ تہٕ تَتھ اوس خراب تہٕ یم تَمِکۍ ٹٲر ٲسۍ تِم ٲسۍ پٕلین گٔمٕتۍ جلدی مےٚ ٲسۍ وُنہِ چَلٲومٕتۍ کیٚنٛہہ لَگ بھگ ٲں پَنٛژاہ شیٹھ کِلوٗمیٖٹر چَلٲو مےٚ تَتھ لٲگِن ٹٲر گَلنہِ واریاہ لٲگن تَتھ گلنہِ کہِ یِتھ پٲٹھۍ وَنہٕ بہٕ کہِ تَتھ اوس پٮ۪ٹھہٕ ٹیٛوب تہٕ لوٚگمُت تتھ اَتھہِ یُن پتہٕ اوس تَتھ پَنٛچر پَنٛچر گژھان پتہٕ ٲسۍ تَتھ گٔے تتھ میژ تہٕ منٛز تہٕ پَتہٕ ہیٛوک نہٕ سُہ تَمہِ سۭتۍ ٹھیٖک تہِ گٔژِتھ سۄ گٔے مےٚ تَتھ پرٛابلِم بیٚیہِ کیٛاہ ٲسۍ مےٚ گژھان کٲم بہٕ اوسُس کُنہِ جایہِ چَڑایہِ کھسان تہٕ مےٚ ٲسۍ اَتھ چینٕے یِوان ؤسِتھ واریاہ سَختی ٲس مےٚ سۄ اَنان سۄ چین وۄنۍ اوسُس بہٕ کران کٲم مےٚ ٲس پَتہٕ سۄ کھارَس نِش نِوان کھار اوس تَتھ ترٛاوان سُہ تیٖل اوس ترٛاوان تَتھ چینہِ مےٚ کیاہ ٲس گژھان کٲم ییٚلہِ بہٕ پایڈَل اوس پَتھ دِوان مےٚ ٲسۍ سُہ لاران پَلون پَلو تہِ ٲسۍ خراب گژھان بیٚیہِ کیٛاہ ٲسۍ گژھان گِیر تہِ ٲسۍ مےٚ تَتھ خراب گٔٔمٕتۍ گۄڈٕنیٚتھ گۄڈٕنیٚتھ ییٚلہِ اَتھ گِیر ٲسۍ ٹھیٖک ییٚلہِ بہٕ پَتہٕ پَکان پَکان گوس مےٚ لٲگۍ گِیر بدلاؤنۍ تہٕ تَتھ اوس کَھٹ کھٹ گژھان تہٕ گٔے تَتھ پتہٕ گِیر تہِ خراب بیٚیہِ کیٛاہ گے کٲم بیٚیہِ ٲسۍ مےٚ تتھ بٛریکہٕ آسہٕ نہٕ تَتھ لَگٲنی تَتھ کیٛاہ ٲسۍ گژھان کٲم ییٚلہِ بہٕ برٛیک اوسُس دِوان سۄ ٲسۍ بَڑِ کران آواز تہٕ اَلبتہ برٛیک ٲسۍ نہٕ لَگان کِہیٖنۍ نہٕ بیٚیہِ دٔلیٖل گٔے مےٚ یہِ کہِ سیٖٹہِ تہِ اوسُس نہٕ بہٕ تَتھ واتان کِہیٖنۍ بہٕ اوسُس نہٕ تَتھ برابر یِوان یا اَگر وۄنۍ سیٖٹہِ پَکان پٮ۪ٹھ اوس بہٕ سُہ اوس لٔگراوان تہٕ واریاہ یۄس تَمِچۍ سیٖٹ ٲسۍ سۄ ٲسۍ واریاہ خراب تَمہِ سۭتۍ اوس لَگان پٔتۍ کِنۍ تہٕ بہٕ اوسُس نہٕ تَتھ سیٖٹہِ تہِ ہیٚکان دٔرِتھ کِہیٖنۍ یا بہٕ وَنہٕ یِتھۍ پٲٹھۍ کہِ کَمفٲرٹیبٕل ٲسۍ نہٕ سۄ سیٖٹ کِہیٖنۍ وۄنۍ چھَنہٕ کَتتھٔے اَگر بہٕ کُنہِ ساتہٕ خراب موسمَس منٛز کُنہِ جایہِ بہٕ کَڑٕ ہا بہٕ سایکَل تیٚلہِ ٲس نہٕ کَتھٔے کہِ تیٚلہِ ہیٚکہٕ ہا بہٕ دَب کھیٚتھ تِکیٛازِ رَبہِ منٛزۍ اوس نہٕ بَنان سُہ چَلاونُے سُہ اوس ژَلان اَکہِ دۄہ چھُ مےٚ یاد بہٕ ہسا گوس سایکَل چلاونہِ اَتہِ لوگُن روٗد مےٚ پیٛو أکِس جایہِ رَبہِ مٔنٛزۍ تَرُن ییٚلہِ بہٕ رَبہِ منٛزۍ ترُن سُہ ٹٲر تتھ اوس ٹٲر ٲسۍ تَتھ پٕلین تِم ٲسۍ خراب گٔمٕتۍ تہٕ ییٚلہِ بہٕ تورُس تَمہِ پٮ۪ٹھۍ مےٚ ژٔجۍ رٕژھ تہٕ پَلو وَلو بٔڑۍ مےٚ مےٚ لوٚگ کَمرَس تہِ لوٚگ مےٚ تھوڑا تہٕ پَتہ ووتُس بہٕ گھرٕ تہٕ پَتہٕ کوٚرہَس بہٕ ہاسپِٹَلَایِز